السلام علیکُم سلام چھِ آسان ضروٗری کرٕنۍ تہٕ اتھ چھُ خۄدا تہِ رٲضۍ آب چھُ لگان گۄڈٕنٮ۪تھٕے بُتھ چھلنس ادٕ چھِ أسۍ پاک سپدان آب چھُ لگان دہن بٲژن کیُتھ چھُ بتہٕ پاو رنان آب چھُ لگاان سیِنِس تہِ آب چھُ لگان چایہِ تہِ آب چھُ لگان وارِ ڈوٗرس تہِ اگر وارِ منٛز أکِس پٔہرس کٲم کرو پتہٕ چھُ اورٕ یِوان پتہٕ اگر کٲنٛسہِ لرِ بیہمو پتہٕ چھِ دپان تٕے ژےٚ ہے چھُے عٲرِقہِ شیٚہلُن تمہِ موجوٗب چھُ آب ضروٗری دپان ییٚتٮ۪ن آب آسہِ تتٮ۪ن چھُ پانہٕ خۄدا آسان اتھ آبس چھِ سکھ قدٕر کرٕنۍ بونٛٹھ ٲسۍ أسۍ ناگو پٮ۪ٹھ آب انان پتہٕ ٲسۍ أسۍ یہِ ہسا یہِ مان کلن پٮ۪ٹھ تُلان ؤنکیٚن چھِ فی گرٕ پتہٕ گرٕ آب تھوٚومُت گورمینٹن یہِ آب چھُ لگان یکیٛاہ چھُ آز تھل کران زٔمیٖنس آب چھُ واریاہ أکے چھُ پتہٕ تتھ دانہِ نیران پتہٕ چھُ تتھ دان زٔمیٖنس پٮ۪ٹھ گژھان تہٕ بیٚیہِ سُہ دانہِ لوننہِ پتہٕ چھُ عٲرق یِوان پتہٕ چھِ رب لاران روٗد آسہِ پٮ۪وان کھٕر چھِ گژھان مگر آب چھُ ضروٗری آبہٕ بغٲر چھُنہٕ کانٛہہ تہِ یُس تہِ مےٚ باسان زٔمیٖنس پٮ۪ٹھ آسہِ آب بغٲر چھُنہٕ کانٛہہ یہِ آب چھُ ییٚکہِ چھِ نےٚ زبٲنۍ چھِ ؤڑوٕنۍ جانور چھِ تِمن تہِ چھ تریشہِ ہُنٛز ضروٗرت آب چھُ جادٕ ضروٗرت آبہٕ بغٲر چھُنہٕ ہٮ۪کہِ نہٕ انسان زنٛدٕ روٗزتھ کینٛہہ آب چھُ تیوٗتاہ ضروٗرت تیوٗتاہ چھُ آب ضروٗرت آب بغٲر ہٮ۪کو نہٕ أسۍ پاک سپدِتھ کینٛہہ